پالتُو جانوَر چھِ مےٚ واریاہ پسَنٛد یہِ پالتُو جانوَرن منٛز مےٚ چھِ گاو ہوٗن برٲر واریاہ پَسنٛد گاو چھِ یہِ مےٚ واریاہ پسنٛد تِکِیٛازِ یہِ گاو چھِ دۄد دِوان تہٕ یُس دۄد أسۍ چھِ واریاہ ضرورَت چھِ لگان اَتھ منٛز چھِ واریاہ پروٹیٖن آسان یہِ چھِ سٲرِی بٲژ أسۍ چیٚوان بیٚیہِ یہِ چھِ گُہہ دِوان سُہ چھِ لگان اَسہِ إم کھادِ بَدلہٕ اِستعمال یِوان کرنہٕ باغس منٛز برٲر تہِ چھِ یِوان ٲں مےٚ واریاہ پسَنٛد یہِ چھُ آمُت وُچھنہِ کہِ یُس تہِ ییٚمِس تہِ کِینٛہہ پریٖشٲنِی چھِ آسان گَرس کیٚنٛہہ سُہ ہیٚکہِ بٕرٲر برارِ سٟتۍ گِنٛدِتھ تٔمِس چھِ سُہ پریشٲنی دوٗر گژھان ہوٗن تہِ چھُ مےٚ پَسنٛد مےٚ چھِنہٕ ہوٗن کیٚنٛہہ مگر بہٕ چھُس دَپان مےٚ گوٚژھ بہٕ تھاوَن کانٛہہ ہوٗن یہِ چھُ آمُت وُچھنہٕ بیٚیہِ چھِ سارنٕے پَتاہ کہِ ہوٗن چھِ واریاہ یہِ وفادار بیٚیہِ چھِ یہِ یِوان نِگرٲنِی خٲطرٕ اِستعمال کَرنہٕ اَگر کانٛہہ گَرس منٛز وۄپَر کانٛہہ یِیہِ ژوٗر کانٛہہ یِیہِ یہِ چھُ وۄپھراے کران یہِ چھنہٕ تٔمِس گرَس منٛز یِنہٕ دِوان کِہیٖنۍ تہِ یِم یِم پالتُو جانوَر چھِ یِم چھِ مےٚ واریاہ زِیادٕ پسنٛد